بالکُل میانہِ حساب گژھِ نہٕ وکیشنل ایجوٗکیشنل ٹریننگ گژھِ یِن بالکُل دِنہٕ سکوٗلن منٛز یِمن منٛز زَن کارپینٹری چھےٚ پلمٛبِنگ چھےٚ سٹیۭچِنگ چھےٚ پولٹری چھِ اینمل ہسبنڈری چھےٚ تِکیازِ موٗجوٗدٕ دورس منٛز چھُ سکوٗل تِمن چیٖزن نِش پتھ گژھان تِکیازِ نوٚم چیٖز یم زن چھِ ییمہِ تہِ چھِ ضروری یم تہِ چھِ بیسِک نیڈس یمو بٔغٲر ہیکہِ نہٕ انسان واقغہٕ انسان کٕہٕنۍ تہِ کہیٖنۍ تہِ برونٹھ پٔکِتھ لایک کارپٮ۪نٹر اگر نہٕ اِنسانس کارپنٹرٕے آسہِ تہِ یہِ مکان یتھ منٛز زَن أسۍ روزان چھِ یہِ کَتہِ بنہِ اتھے کٕنۍ چھِ أسۍ وُچھن اینمل ہسبنڈری اگر نہٕ آسہِ تہٕ أسۍ کَتہِ ہیکو یم اینملز وغیرہ گٔرس منٛز پٲلتھ یا کینٛہہ تہٕ میانۍ چھِ یِہَے مطلب سجشَن یتھ منٛز زِ یس تہِ یم چیٖز چھِ یوان ٹیک نِکَل چیٖز چھِ یوان کارپنٹری چھِ یوان پولٹری چھِ یوان یا باقٕے چیٖز چھِ یوان یم گٔژھٮ۪ن سکوٗلس منٛز یِن اصل پٲٹھۍ پرناونہٕ یِمن تہٕ گژھِ سٮ۪ٹھاہ اِمپٹانس دِنۍ تاکہِ انسان گژھِ بنُن اِنڈِپینڈنٹ مطلب یہِ گژھِ نہٕ بییِس پیٹھ ڈِپینڈ کرُن کہِنۍ تہِ